یۄس اسہِ فیملی چھِ أسۍ چھِ شارٹ فیملی أسۍ چھِ فیملی منٛز پانٛژھ بٲژ یُس مےٚ فادَر چھُ تٔمِس چھُ ناو فیاض احمد سُہ چھُ اکھ گورمیٚنٛٹ ایٚمپُلاے تہٕ تٔمِس چھِ ایج فِفٹی ٲں ایٹ یۄس مےٚ موج چھِ تٔمِس چھِ ایج فِفٹی تٔمِس چھُ ناو ٲں حسیٖنہ تَمہِ پَتہٕ چھیٚس بہٕ مےٚ چھُ ناو اِفرہ فیاض تَمہِ پَتہٕ چھِ مےٚ بیٛاکھ بیٚنہِ مےٚ چھِ کٔرمٕژ گرٛیجویشن تَمہِ پَتہٕ چھِ مےٚ بیٛاکھ بیٚنہِ تٔمِس چھُ ناو آرِزوٗ فیاض تہٕ سۄ چھِ ٹویٚلتھس پران تہٕ تَمہِ پتہٕ چھُ مےٚ بھوے لۄکُٹ تٔمِس چھُ ناو ابرار سُہ چھُ ٹیٚنتھس پران ٲں تہٕ یُس ٲں تَمہِ پَتہٕ چھِ مےٚ فرٛیٚنٛڈسَن مُتعلِق ییٚلہِ بہٕ ٹیٚنتھَس ٲسٕس پران تہٕ مےٚ ٲسۍ تَمہِ ساتہٕ ٲسۍ مےٚ صوفیہ رافیہ فرٛیٚنٛڈٕس تہٕ تِم ٲسۍ واریاہ اصٕل سَپورٹِو فرٛیٚنٛڈٕس تہٕ تِم پَتہٕ ٲسۍ تَمہِ پَتہٕ ٲسۍ ٲں ٹیٚنتھ کوٚر پَتہٕ کٔتھۍ أسۍ ٹُویٚلتھَس تہٕ پَتہٕ ٲسۍ مےٚ ٲں بَنے مےٚ اَکھ فرٛیٚنٛڈ تٔمِس چھُ ناو بِسمہ تہٕ تَتہِ پٮ۪ٹھ چھِ مےٚ سۄ آز تام کَنٹِنِوٗ أسۍ ٲسۍ اِکَٹھے پَرن أسۍ ٲسۍ أکِس اَکھ سَپورٹ کَران تہٕ ییٚتہِ چاہے خوشی آسہِ ہا دُکھ آسہِ ہا أکِس اَکھ سَپورٹ کران سۄ چھِ مےٚ واریاہ بیٚسٹ سۄ چھِ مےٚ مطلب بیٚسٹ فرٛیٚنٛڈ ٲں تہٕ ٲں سۄ چھِ واریاہ اصٕل تہٕ بیٚیہِ چھِ سۄ نیک